میٲنۍ مول موج حظ چھِ پوٚرمُت یَتھ منٛز میٛٲنۍ مٲلۍ گریجویشَن چھِ کٔرمٕژ تہٕ میٛٲنۍ موج چھِ دٔہمہِ پاس میٛٲنۍ نانۍ بٔڑبَب تہِ حظ چھِ بٔڑبَبَن چھُ پوٚرمُت دٔہمہِ تام تہٕ نانہِ چھِ پوٚرمُت پونٛژمہِ شیٚیمہِ تام تِمَن دۄہَن حظ اوس واریاہ پرٛون زمانہ اوس تِمَن دۄہَن ٲسۍ گژھان واریاہ مُشکِل تعلیٖم پَرٕنۍ کُنہِ اوس نہٕ سکوٗل گٲڑِ تہِ آسہٕ نہٕ کُنی سکوٗل تہِ اوس نہٕ کُنی غریٖبی تہِ ٲس سٮ۪ٹھاہ تِمَن ٲس واریاہ دوٗر پیٚوان سکوٗل گژھُن اننت ناگ ڈِسٹِکَس منٛز تعلیٖم حاصِل کَرنٕچ گاڑِ تہِ آسہٕ یورٕ تہِ پادٔلۍ سفر تہٕ تورٕ تہِ پادٔلۍ سفر تِم ییٚلہِ وَنان چھِ تِہِنٛدِ زبٲنۍ ییٚلہِ أسۍ بوزان چھِ تِمو کوٗت مُشکلَس منٛز چھِ سۄ تعلیٖم پٔرمٕژ کیٛاہ کیٛاہ اوس گژھان تَتھ وقتَس منٛز یوٗت پَرُن حظ چھُ واریاہ مُشکِل مگر تَمہِ پَتہٕ تہِ پوٚرمُت چھِ تِمو کینٛہہ کَم زیادٕ پَنٕنۍ سختی ییٚلہِ وَنان چھِ تِم اَسہِ کوٚت اوس پیٚوان گژھُن دوٗر ٲسۍ تَمہِ سکوٗل نہ حظ ٲسۍ کُنے دَ گاڑٮ۪ن ہِنٛز سٔروِس تہِ نہ حظ پادٔلۍ اوس پیٚوان گژھُن یِتھِس گَرمَس منٛز کِہیٖنۍ تہِ فیسَلٹی نہ حظ ٲس تَمہِ ساتہٕ وٕنکٮ۪سُک یُس زمانہٕ چھُ یہِ حظ چھِ جدیٖد دور اَز چھِ گامہٕ پَتہٕ گامہٕ سکوٗل سہوٗلیتے سہوٗلیت گاڑٮ۪ن چھِ کھَسان وَسان اَز چھِ ایس ایس اے سکوٗل تہِ ہۄ گامَس منٛز ژور کالج چھِ دۄیو گامو پَتہٕ نذدیٖک بَچَن چھُنہٕ تیوٗت مُشکل گژھان تعلیٖم حٲصِل کَرٕنۍ کینٛہہ گاڑٮ۪ن ہٕنٛز سٔروِس تہِ حظ چھِ مَیَسر بڑٕ جان اُستاد تہِ حظ چھِ محنت کَران بڑٕ جان طٔریٖقَس منٛز پَرناوان روڈ تہِ حظ بَنٲیِکھ زَبَردَست میکڈَم چھِ ترٛٲیِتھ کٔدٕل بنٲیِکھ اَمہِ سۭتۍ گوٚو سورُے یُس یہِ تعلیٖم ہُنٛد نظام چھُ یہِ ہَسا گوٚو اِنٹَرنٮ۪ٹُک دور آو اَز چھِ سٲری غریٖب ٲسۍ تَن امیٖر ٲسۍ تَن سٲری شُرۍ حظ چھِ پَران اَز چھِ اِنٹَرنٮ۪ٹُک دور تہِ گرِ بِہِتھ چھِ آن لایِن کَلاس تہِ دِوان وٕنکٮ۪ن حظ چھِ واریاہ سہوٗلیت پَرُن چھُنہٕ زیادٕ مُشکِل کینٛہہ بلکہِ آسان چھُ واریاہ